گیمٕز یم چھِ تِم چھِ اسہِ منٛز واریاہ زِیادٕ مَدد کَران مطلب سون صحت ٹھیٖک کَرنَس منٛز یا سون مطلب آز یِم لوٗکھ چھ اسہِ چھِ واریاہ زِیادٕ سٹریس آسان یا ایٚزایٹی ڈِپریشَن وَغیٖرہ اَگر أسۍ گیمٕز گِندو سون یُس تَوجوٗ چھُ سُہ چھُ اُکنے گَژھان گیمٕز گِندٕنہٕ کُن تہٕ مےٚ باسان یِم اسہِ پانَس منٛز یِم اسہِ پَتہٕ سِٹریس آسان ڈِپریشَن یا وَغیٖرہ بیٚیہِ کینٛہہ چیٖز چھِ آسان تِم چھِ پانٕے وارٕ وارٕ خَتم گَژھان گیمٕز یم چھِ ییٚلہِ مطلب اَگر سَپوٹِس گِندو یا ڈانسِنگ وَغیرہ یِم چیٖز چھِ آسان یِم چھِ اِنسان سٕندۍ مطلب قلبی صحت خٲطرٕ واریاہ زِیادٕ اصل آسان تہٕ بیٚیہِ کیاہ چھِ ناو چھُ باڈی منٛز یُس خوٗن چھُ یہِ چھُ اصل پیٹھ سٲرسٕے پرٛیتھ کُنہِ عوضارَس پرٛیتھ کُنہِ جایہِ واتناوان تہٕ بیٚیہِ چھُ امہِ سۭتۍ واریاہ زِیادٕ سون یُس صحت چھُ سُہ چھُ امہِ سۭتۍ واریاہ زِیادٕ اِمپروٗ گژھان تہٕ بیٚیہِ چھُ مطلب یہِ گیمٕز سۭتۍ واریاہ سِٹریس لیٚوٕل یا ایٚزایٹی چھِ آسان کٲنٛسہِ سُہ چھُ کَم گَژھان بیٚیہِ چھُ یہِ کَران بوٗسٹہٕ کٲنٛسہِ ہُند سیٚلف اِسٹیٖم یا کانفڈینٹہٕ لیٚوٕل ایٚکسٹرا یُس گیمٕز چھُ یہِ چھُ اکھ مطلب سُہ فَن چیٖز اکھ آسان ییٚمہِ سۭتۍ أسۍ پَنُن صحت اِمپروٗ ہیکو کٔرِتھ یِمَن ویٹ آسہِ لوس گژھِ یِمن ویٹ آسہِ لوس کَرُن تِم تِمن خٲطرٕ چھِ زِیادٕے ضروٗری گیمٕز کِیازِ کہِ امہِ تھروٗ چھِ تِم ہیٚکان پَنُن ویٹ یُس مطلب چھُ سُہ چھِ ہیٚکان تِم لوس کٔرِتھ چوٗنکہِ ییٚمِس ویٹ واریاہ زیادٕ آسہِ تٔمِس چھُ وارِیاہ زِیادٕ مطلب سایڈ افیٚکٹٕس تہِ آسان ییٚمہِ سۭتۍ واریاہ زِیادٕ بیمارِ چھِ گَژھان تہٕ امہِ تھروٗ ہیٚکہِ سُہ اِنسان مطلب پَنُن ویٹ لوس تہِ کٔرِتھ مےٚ باسیو یُس گیمٕز چھُ یہِ چھُ واریاہ زِیادٕ اکھ بہتر اوٚپشَن پَنُن پان مطلب صحت مند تھاونُک